ٹٮ۪کنالجی چھِ واریاہ اہم آز کل کِس دورس منٛز یۄس یہِ ٹۄنٛٹی فٔسٹ سٮ۪نچِری چھِ اَتھ چھِ بیٛاکھ ناو ونان ٹٮ۪کنالجی سٮ۪نچِری تکیٛازِ ہر کانٛہہ اکھ انسان چاہے سُہ سٹی منٛز روزان چھِ چاہے سُہ گامَس روزان چھِ چاہے سُہ کُنہِ دوٗر فار فٕلنٛگ ایریاہن منٛز روزان چھِ یا چاہے سُہ پہاڑَس پٮ۪ٹھ روزان چھِ یا کٲشٕر الفاظس منٛز چھِ أسۍ ونان چاہے سُہ خدا صوبنہِ کٲنی پٮ۪ٹھ روزان چھِ ہر کٲنٛسہِ شخصَس مطلب مےٚ باسان ہَر بچن پٮ۪ٹھ بُزرگن تام ہر کٲنٛسہِ شخَصس چھِ ییٚتہِ کشمیٖرٕ منٛز مطلب ٹٮ۪کنالجی اٮ۪ویل ہر کٲنٛسہِ چھِ ٹٮ۪کنالجی اٮ۪کسٮ۪س اِوٕن کہِ یِم گُجَر بٔکٕروال تہِ چھِ تِمَن تہِ چھِ ٹٮ۪کنالجی اٮ۪وِیَر تِمَن تہِ چھِ ٹٮ۪کنالجِکَل اٮ۪کسٮ۪س باقیَن چیٖزن منٛز اَمہِ چیٖزن یِتھ پٲٹھۍ أسۍ وٕچھان چھِ آز کل یُس ٹٮ۪کنالجی چھِ یہِ چھِ اکھ اہم رول ادا کران یہ چھِ أکِس سماجس أکِس شہرس أکِس گامَس مطلب یہِ چھِ اکھ مطلب أکِس دُنیاہس اَکھ لۄکُٹ مۄکُٹ مطلب گام بناوان یہِ چھِ اَسہِ پانہِ ؤنۍ جورَن ٹٮ۪کنالجی ہسا چھِ ٹٮ۪کنالجی چھِ بناوان گلوبٕلایزیشَن پرٛووایِڈ کران اَمہِ مطلب گوٚو گٕلوبٕلایزیشَن مطلب گوٚو یہِ چھِ مطلب اکھ لۄکٹ مۄکُٹ بنان یَتھ انسان پنٕنۍ ٹرٛیڈ کران چھِ باقی چیٖز ہیٚچھان چھِ یُس ٹٮ۪کنالجی سٮ۪کٹر کشمیٖرس منٛز چھِ أمۍ کوٚر واریاہ اہم رول ادا ییٚتہِ یہِ مطلب یِم واریاہ سٲنۍ ینٛگ اِنٹَلٮ۪کچُوَلٕز ٲسۍ یا یِم سٲنۍ واریاہ ریٖسٲرچٲرٕس تِمَن مِلے ٹٮ۪کنالجی تِمو کٔر واریاہ تِمو کٔر ورایاہ کوشِچ یَتھ منٛز ٹٮ۪کنالجی منٛز کوٚر تِم وٲتۍ دُنہِکٮ۪ن کوٗنن کوٗنن منٛز اَمہِ سۭتۍ کیٛاہ گوٚو تِمَن تَمہِ سۭتۍ گوٚو تِمَن یہِ چیٖز تہٕ تِمَن مِلے تِم چیٖز کٔر تِمو اٮ۪ویل یِم نہِ مطلب اکھ آڈنٔری انسان اٮ۪ویل کَرِہا کِہیٖنۍ اگر نہٕ ٹٮ۪کنالجی آسہِ ہا کِہیٖنۍ مطلب کشمیٖرٕکۍ زٕ سایِنٹِسٹٕس چھِ مطلب ریٖسٮ۪نٛٹلی اوسُس بہٕ پران تِمو چھِ ٹٮ۪کنالجی یوٗز کٔرمٕژ تِکیٛازِ تِمو چھِ ییٖژاہ ریٖسٲرٕچ کٔرمٕژ تِم چھِ آز مطلب سٕٹینٛڈفورڈس منٛز مطلب سایِنٹِسٹ مطلب نیوٗرو سایِنٹِسٹ یہِ گوٚو تیٚلی پاسِبٕل ییٚلہ ییٚتہِ ٹٮ۪کنالجی اٮ۪ویل ٲس ٹٮ۪کنالجی چھِ اَسہِ ہٮ۪لَپ کران بیٚیہِ ریٖسٲرٕچ رِسٲرٕچ کران یُتھہٕ ٹٮ۪کنالجی اَسہِ اٮ۪وٮ۪لیبٕل ییٚتہِ آسہِ مطلب کانٛہہ زَن آسہِ مطلب ڈاکٹر یَژھان بنُن یا کیٚنٛہہ نیوٗرو سٔرجَن تِم چھِ ٹٮ۪کنالجی یوٗز کران تِم چھِ تَمہِ ٹٮ۪کنالجی سۭتۍ چھِ وٕچھان مطلب برٛین سٕٹرٛکچَر کیُتھ چھِ سٲنۍ نیوٗرانٕز کِتھ پٲٹھی چھِ ہٮ۪لَپ کران یا کانٛہہ آسہِ سایکٕلوجِسٹ سُہ وَنہِ بہٕ کِتھ پٲٹھۍ کَرٕ برٛین مطلب بہٕ کِتھ پٲٹھۍ کٔرٕ کانٛہہ تہٕ اِنسان ٹریٖٹ سُہ چھِ ذہن پران اِنسان سُنٛد سُہ چھِ تِم اٮ۪کٕس ریز وٕچھان مطلب اِنسان سُنٛد ذہن کِتھ پٲٹھۍ چھِ اِنٹَرپِرٛٹ گژھان یا انسان سُنٛد ذہن کِتھ پٲٹھۍ چھِ چینٛج گژھان ییٚمہِ سۭتۍ سُہ پران چھِ پتہٕ پَتہٕ چھِ تٔمِس مطلب ہٮ۪لَپ مِلان تہٕ سُہ چھِ پتہٕ پران آرام سان یا پنٕنۍ رِسٲرٕچ پبلِش کران تہٕ تَمہِ سۭتۍ تہِ چھِ پنٕنۍ پٮ۪شنٛٹ ٹرٛیٖٹ کران بیٛاکھ چیٖز ٹٮ۪کنالجی سۭتۍ کیٛاہ گوٚو مطلب آن لایِن سِسٹَمٕز گٔے ایٖزلی مطلب یِم مطلب لٮ۪کٹیٹِنٛگ مدٲرٕز چھِ یا یِم فادٲرٕس چھِ آسان مطلب یِم نیوٗلی میریٖڈ فادَر چھِ آسان مطلب بہِ وَنہٕ تِمَن چھِ ییٚلہِ تِمَن مِلان چھِ چھُٹی تِم ہٮ۪کَن مطلب زنان ہٮ۪کہِ شِفٹ کٔرتھ کٲم آن لایِن اَمہِ سۭتۍ کیٛاہ فٲیدٕ آو تِمَن تَمہِ سۭتۍ أس اکھ أکِس مطلب ؤرکِنٛگ اٮ۪کسپی ؤرکِنٛگ موم بٔنِتھ بیٚیہِ ہٮ۪کہِ تہِ أتھۍ سۭتۍ سۭتۍ گرٕ تہِ چلٲیِتھ بیٚیہِ ہٮ۪کہِ سُہ اَتھ سۭتۍ سۭتۍ پنُن بَچہٕ تہِ چلٲوِتھ تہٕ بیٚیہِ ہٮ۪کہِ سُہ پنٛنِس بَچس آرام سان تربِیَت کٔرتھ سُہ تربِیَت یۄس تٔمۍ ڈرٛیٖم آسان کٔرمٕژ مطلب میٛٲنِس بَچس گَژھِ اَصٕل اٮ۪جُکیشَن مِلٕنۍ میٛٲنِس بَچس گوٚژھ میون ساتھ مِلُن مطلب بہٕ بیٚہمہٕ پنٛنِس بَچس سۭتۍ کَرٕ بہٕ ٹایِم سٕپٮ۪نٛڈ یِم چیٖز سۭتۍ بیٛاکھ چیٖز چھِ اگر کانٛہہ فار فٕلنٛگ ایریاہن منٛز آسہٕ بہٕ آسان مطلب یوٚتۍ نہٕ روڈ کنٮ۪کٹِوٹی آسہِ کِہیٖنۍ مگر تَتھ جایہِ چھِ آسان اِنٹنٛٹ ٹٮ۪کنالجی اٮ۪کسٮ۪س سُہ کیٛاہ ہٮ۪کہِ سُہ ہٮ۪کہِ تِم فٮ۪سَلٹیٖز پرٛووایِڈ مطلب سُہ ہیٚکہِ مطلب آن لایِن ریٖسٲرٕچ وٕچھِتھ مطلب آن لایِن یِم مطلب یِم وٲلڈٕس فیمس ڈاکٹٲرٕس چھِ تِمَن نِش ہیٚکہِ سُہ آن لایِن لٮ۪کچٲرٕس مطلب یُس گوٗگل اَکھ پٔلیٹفارَم چھِ یہِ چھِ اکھ ٹٮ۪کنالجی اَتھ پٮ۪ٹھ ہٮ۪کو أسۍ دُنہِکِس کُنہِ تہِ تمام کوٗنس منٛزمطلب وٕچھِتھ رِسٲرٕچ کٔرِتھ لایِک آکٕسفٲرڈ لٮ۪کچٲرٕس وٕچھِتھ مطلب سٕٹینٛڈفورڈٕکۍ اٮ۪م آے ٹی وٕچھِتھ ایمٕز ہیٚکہِ وٕچھِتھ یا جی اٮ۪م سی سرینگر تَمِکۍ لٮ۪کچٲرٕس ہٮ۪کو وٕچھِتھ ٹٮ۪کنالجی چھِ اَسہِ ہر کٲنسہِ أنٛدۍ أنٛدۍ گیٖرتھ مطلب اَمہِ سۭتۍ مِلی اَسہِ واریاہ واریاہ مطلب سہوٗلیت ٹٮ۪کنالجی سۭتۍ اَسہِ پَزِ ٹٮ۪کنالجی اصٕل پٲٹھۍ استعمال کَرٕنۍ اَسہِ پَزِ نہٕ یہِ غلط استعمال کرٕنۍ کِہیٖنۍ اَسہِ پَزِ پنٛنٮ۪ن بچن ہیٚچھناوٕنۍ أسۍ کِتھ پٲٹھۍ ہٮ۪کو ٹٮ۪کنالجی اَصٕل یوٗز کٔرِتھ تاکہِ سون فیوٗچَر گژھِ اصٕل تہٕ أسۍ مطلب سون یۄس مطلب یہِ سوسایٹی تہِ بَنہِ اصٕل